اَسہِ چھِ سارِنین پَتہ زِ یُس اِنڈیا اوس یہِ اوس برونٛٹھ بِرٛٹِش سُنٛد غُلام اَسہِ ٲسۍ بِرٛٹِش یِم لوٗکھ ٲسۍ تم ٲسۍ اَسہِ ایز غُلامہٕ کَنسِڈَر کَران تم ٲسۍ اَسہِ موزوٗرۍ ہیٚوان اَسہِ ٲسۍ پیٚوان تٕہٕنٛز غُلٲمی کَرٕنۍ اَسہِ ٲسۍ پیٚوان تٕہٕنٛدی نَقشہِ قدمَن پٮ۪ٹھ پَکٕنۍ لیکِن یِنہٕ پَتہٕ ناِینٹیٖن فوٹی سٮ۪وَن ووت یُس بِچور گاندھی جی اوس تمی ہیوٚک اِنڈِپیٚنڈٹ تٔمۍ سٕنٛدی وجہ سۭتۍ گوٚو اِنڈِپٮٚنڈینٹ پَتہٕ سون اِنڈیا بِرٛٹِش نِش پَتہٕ چھِ أسۍ مَناوان پنٛداہ اَگست چھِ أسۍ مَناوان اِنڈِپینڈنٕس ڈے سُہ چھِ سانہِ خٲطرٕ واریاہ زیادٕ گَروٕچ اَکھ کَتھ بٔڑ مِثال چھِ اگر نہٕ بِچور گاندھی جی آسہِ ہے أسۍ آسو آز تہِ بِرٛٹِش سٕنٛدٮ۪ن حُکمَن تحت أسۍ آسو آز تہِ تٕہٕنٛز غُلٲمی کَر أسۍ آسو آز تہِ تٕہنٛدی نَقشے قدمَن پٮ۪ٹھ پَکان اگر مطلب تٔمۍ سُہ اِنڈِپی۪نڈنس یُس موٗمٮ۪نٹ اوس تٔم چھِ پوٗرٕ مطلب تِم بَدلو نَقشے اِنڈیاہُک تٔمۍ سٕنٛدی مطلب اِنڈِپینڈ۪نس مو اِنڈِپینڈنٕس موٗمنٹ یُسہ آو کَرنہٕ تمی سۭتۍ گٔے أسۍ آزاد بِرٛٹِش سٕنٛدیو غُلٲمی نِش سُہ چھِ سانہِ خٲطرٕ واریاہ زیادٕ گَروٕچ اکھ کَتھ